سٲنِس علاقَس منٛز چھُ نہٕ تیُتھ کانٛہہ خاص رِچوَل کینٛہہ یُس بہٕ ییٚتؠتھ مینشَن کَرٕ البتہ اوٚوَرآل اگر أسۍ فیسٹِوَلَن ہٕنٛز کَتھ کَرو جیسے بوٚڑ دۄہ عیٖد چھُ نوروز چھُ یِم ییٚتہِ مَناونہٕ چھِ یِوان یِمَن منٛز چھِ ٹوٗرِسٹہٕ آرام سان ہؠکَان یِتھ پاٹِسِپیٹ کٔرِتھ